مےٚ ؤنِو تُہۍ پنٕنِس پانَس مُتعلق مےٚ چھُ ناو عزرا أسۍ چھِ ترٛےٚ بیٚنہِ بہٕ چھس یِمن لَکٕٹ بیٚنہِ مےٚ چھِ پَنٕنۍ سکوٗلِنٛگ کٔرمٕژ پنٕنِسٕے گامَس منٛز تَتھ سکوٗلَس چھِ ناو ماڈٲرٕن اِنسچوٗٹ آف ایجوکیشن مےٚ چھُ پنُن ٹؠنتھٕ کوٚرمُت زٕ ساس بہس منٛز تَمہِ پتہٕ چھُ مےٚ کوٚرمُت ٹُویلتھٕ زٕ ساس ژۄدہَس منٛز گورمینٹ گٔلز ہایر سیکنڈری سکوٗل اننت ناگ تَمہِ پتہٕ چھُ زٕ ساس شُرہس منٛز کوٚرمُت ایڈمِشن نٔرسِنٛگ جان بِش میمور ہاسپِٹل سرن سُہ مۄکلو مےٚ زٕ ساس وُہس منٛز تَمہِ پتہٕ چھُ مےٚ کوٚرمُت پتہٕ پوسٹ بی ایس سی خٲطرٕ اؠڈمشن سری نگرٕ سُہ مۄکلو مےٚ زٕ ساس زٕتوہس منٛز تمہِ پَتہٕ وۄنۍ چھَس بہٕ گرِ کران پریپریشن بہٕ جابہٕ خٲطرٕ تہٕ ییٚلہِ بہٕ کَرٕ پَنُن کانٛہہ کَمپیٹو ایٚگزام کالِفاے تَمہِ خٲطرٕ پَتہٕ کَرٕ بہٕ جاب تہٕ بہٕ کَرٕ پَنٕنۍ زندگی گُزار اَصٕل پٲٹھۍ